اَگر أسۍ گۄڈٕنیھٕے لاکڈَونٕچ کَتھ کرو لاکڈونَس منٛز وٕچھ اَسہِ کہِ مطلب پرٛٮ۪تھ اَندٕ ہسا اوس بَند اَگر أسۍ لاکڈونٕچ کَتھ کرو خاص کر ییٚمہِ ساتہٕ ییٚتہِ لاکڈَوُن لوٚگ کیاہ چھِ اتھ وَنان ڈیوٗ ٹوٗ کَرونا واٮ۪رَس کَرونا واٮ۪رَس وٕچھ أمۍ ووٚن پوٗرٕ دُنیا پننس چَپیٹَس منٛز اَتھ کَرونا واٮ۪رَسَس منٛز آ چھُ سارنٕے یہِ پَتہ کہِ لوٗکھ بیٖٹھۍ پَنٕنہِ گرِ یعنے کہِ مارکٮ۪ٹ آیہِ بَند کرنہٕ ٹرانَسپوٹ آو بَند کرنہٕ اٮ۪جُکٮ۪شَنَل اِنسٹِٹوٗشَنٕز آیہِ بَند کرنہٕ یعنے کہِ سکوٗل آیہِ بَند کرنہٕ کالٮ۪ج آیہِ بَند کرنہٕ یُنورٹیٖز آیہِ بَند کرنہٕ تہٕ أکۍ سٕنز أکِس اِنسان سٕنز أکِس عام شَہری سٕنز زِندگی گٔے تھوڑا مطلب یہِ رُکے یہِ گٔے بَند تہٕ کاروبار تہِ گوٚو ٹھپ تہٕ اَگر أسۍ اَتھ کَرونا وایرَسَس منٛز وٕچھو کہِ یہِ اوس وایرَس ییٚمہِ ساتہٕ یہِ گۄڈٕ گۄڈٕ گوڈٕ گۄڈٕ مطلب نوٚن درٛاو دوٚپُکھ اَتھ کٔمۍ سِمٹَمٕز چھِ مطلب کَرونا وایرَس کِتھ پٲٹھۍ چھُ گژھان یا کیاہ چھُ گژھان تِمو ساروی چیٖزَو سۭتۍ باسٮ۪و کہِ مطلب اَسہِ چھُ سوشَل گٮ۪درِنگ منٛز روزُن کِہیٖنۍ یعنے کہِ اَسہِ چھُنہٕ مارکٮ۪ٹ گژھُن کِہیٖنۍ نہٕ چوٗنکہِ مارکٮ۪ٹ ٲسۍ أسۍ اَمہِ خٲطرٕ گژھان تاکہِ أسۍ اَنو سَبزی تہٕ یہِ سَبزی کرو اِستعمال تہٕ بَناوو گرِ مَگر اَسہِ وٕچھ کَرونا وایرَسَس منٛز کہِ مطلب اَگر خاص کر ییٚتہِ آو وَننہٕ کہِ مارکٮ۪ٹُک یہِ سَبزی وَبزی یہِ مہٕ کٔرِو اِستعمال چوٗنکہِ سَبزی ٲس نہٕ پَتہٕ مِلان تِتھ پٲٹھۍ کِہیٖنۍ اَگر وۄنۍ أسۍ اَتھ منٛز کیاہ چھِ یَتھ وَنان وَنو کہِ مطلب أسۍ کیاہ ٲسۍ گرِ رَنان یا مطلب أسۍ کیاہ ٲسۍ کوٗشِش کران مطلب گرِ رَننٕچ مطلب عام طور پَر بہٕ وَنہٕ پَنٕنۍ کہِ أسۍ ٲسۍ گرِ رَنان زیادٕ تر دال چاہے چھولہٕ دال ٲسۍ مُسر دال ٲسۍ سَبٕز مۄنگ اوس رَزما دال ٲسۍ مطلب یِم چیٖز گٔے زیادٕ اِستعمال ہَتاکہِ ییٚتہِ آو وَننہٕ کہِ مطلب ٹھوٗل یِم چھِ لوٗکھ ٲسۍ نہٕ ٹھوٗل تہِ بَہران ایگ اَننَس کِہیٖنۍ تہٕ مطلب اَتھ پٮ۪ٹھ تہِ مان ژٕ ٲسۍ پَتہٕ ؤنیُکھ نہ سا نہ سا یم ہسا چھِ بویِل گژھان یِم اٮ۪گ تَمہِ پَتہٕ ہٮ۪کو أسۍ یِم اَصٕل پٲٹھۍ یِم کھٮ۪تھ تہٕ زیادٕ تَر اَگر أسۍ وٕچھو اَتھ کَرونا وایرَسَس منٛز ٲسۍ أسۍ گرِ رَنان دال چاہے رازما دال ٲسۍ رَنان چھولہٕ دال ٲسۍ رَنان مُسُر دال ٲسۍ رَنان چوٗنکہِ سَبزی ہُند گوٚو نہٕ زیادٕ استعمال تِتھۍ پٲٹھۍ کِہیٖنۍ آ سَبزی تہِ ٲسۍ أسۍ رَنان یہِ ٲسۍ اَسہِ ہوم میڈ مطلب گرِ ٲسۍ وۄپدان سَبزی اَتھ لاکڈونَس منٛز تہٕ مطلب سۄ سَبزی ٲسۍ أسۍ وۄپداوان باقٕے اَگر أسۍ مارکٮ۪ٹٕچ کَتھ کرو چوٗنکہِ لاکڈَوُن اوس پَتہٕ ٲسۍ منٛزٕ یِوان ڈیٖل دِنہٕ یِمن دُکاندارَن شامچہِ سَتہِ بَجہِ پٮ۪ٹھٕ ٲٹھن تانۍ یا ٲٹھِ بَجہِ پٮ۪ٹھٕ نَوَن تانۍ اَتھ منٛز ٲسۍ یِم دُکاندار تُلان تہٕ کران سٮ۪ل کیاہ چھِ یَتھ وَنان مطلب یِم چیٖز سَبزی تہِ ٲسۍ یِوان مارکٮ۪ٹَس منٛز کٕننہٕ مَگر تَتھ خٲطرٕ اوس یہِ شَرت کہِ اَتھ ہسا گژھِ گرم آب یُن تراونہٕ واریاہ گرم آب گژھِ یُن یَتھ سَبزی یُن تراوانہٕ تَمہِ پَتہٕ گژھِ یِنۍ رَنٕنہٕ مَگر لوٗکھ ٲسۍ کھۄژَان زیادٕ تَر سَبزی اِستعمال کرنَس تہٕ اۭں بیٚیہِ کٔر کٲم کیاہ چھُ یَتھ وَنان بیٚیہِ آو یہِ وَنٕنہٕ کہِ کَرونا وایرسَس منٛز کٔرو سا ییٚمہِ ساتہٕ لاکڈاوُن اوس چَلان اَتھ منٛز کٔرِو سا تُہۍ میٖٹُک زیادٕ اِستعمال تِکیازِ یہِ سا چھُ اٮ۪مُنِٹی بوٗسٹر بوٗسٹر تِکیازِ اَمہِ سۭتۍ چھُ أکِس اِنسان سٕنز اٮ۪منِٹی روزان پَتہٕ ٲسۍ أسۍ ماز تہِ اَنان ییٚمہِ ساتہٕ تھوڑا بہت لاکڈوُن اوس گژھان یا تَتھ دوران کیاہ آو کرنہٕ کہِ مطلب گامَن منٛز اوس یِوان ماز مارنہٕ ماز گُپُن مارنہٕ پَتہٕ ٲسۍ یِوان اکھ محلہٕ تِم ٲسۍ نِوان ماز کِلوٗ کِلوٗ کانہہ ٲسۍ زٕ کِلوٗ تہِ نِوان یا مطلب چِکَن چِکَن مطلب یعنے کہِ کۄکرن پٮ۪ٹھ آیہِ گۄڈٕ تھوڑا بہت بٮ۪ن لُکَن اوس تَتھ منٛز ڈاوُٹ کہِ مطلب کیاہ پَتہ چھُ کۄکُر ہٮ۪کیاہ اِنسان کھٮ۪تھ یعنے کہِ چِکَن میٖٹ ہٮ۪کیاہ اِنسان کھٮ۪تھ مَگر پَتہٕ ووٚنُکھ نہ سا چِکَن تہِ ہسا چھُ مطلب آ بٮ۪نِفِٹ اَتھ منٛز ٲسۍ نہٕ کھٮ۪ن چٮ۪نَس کُنہِ پابَندی مَگر زیادٕ ٲسۍ أسۍ گرِ رَنان بَتہٕ کیاہ چھِ یَتھ وَنان یِمَے ماز ٲسۍ کُنہِ ساتہٕ اَنان مَگر زیادٕ تَر کوٚر اَسہِ تَتھ منٛز اِستعمال یِمن دالَن ہُند چاہے چھولہٕ دال ٲسۍ مُسٔر دال ٲسۍ سَبٔز مۄنگ اوس یا کُنہِ قسمٕچ یا بدل کانہہ دال ٲس مطلب یِمن دالَن ہُند گوٚو زیادٕ اِستعمال چوٗنکہِ اَسہِ وٕچھ کیاہ چھِ یَتھ وَنان کَرونا وایرَسس منٛز ٲسۍ نہٕ اِنسانَس تِتھۍ پٲٹھۍ ڈیٖل کیٚنہہ یہِ کرِہے پَنٕنہِ مَرضی مُطٲبِق اۭں کانہہ تہِ یہِ اَنہِ ہے سَبزی اَنہِ ہے یا کیٚنہہ تہٕ بیٚیہِ ٲسۍ أسۍ عام طور پَر کران مان ژٕ کیاہ چھِ یَتھ وَنان گۄڈٕ گوڈٕ گوڈٕ ییٚمہِ ساتہٕ کَرونا وایرَس گوٚو تَمہِ ساتہٕ نہٕ کیٚنہہ ییٚلہِ تَمہِ پَتہٕ زٕ ژور پانژٛھ رٮ۪تھ ٲسۍ کَرونا وایرَسَس گٔمٕتۍ تہٕ تَتھ منٛز تَمہِ پَتہٕ کوٚر اَسہِ اٮ۪گ اِستعمال یعنے کہِ ٹھوٗلَن ہُند کوٚر زیادٕ اِستعمال ٹھوٗل ٲسۍ رَٹان تِکیازِ دَپان ٲسۍ اَگر ہسا کَرونا وایرَس گژھِ سُہ ہسا گژھِ ٹھوٗل کھٮ۪وٚن مازُک آو اِستعمال تَمہِ پَتہٕ کرنہٕ ماز ٲسۍ أسۍ پَتہٕ سۄ کُکِنگ مازٕچ کُکِنگ ٲسۍ أسۍ کران تہٕ یِم چیٖز وٕچھ اَسہِ مان ژٕ یِم پیٚیہِ اَسہِ کَرونا وایرَسَس منٛز فیس کَرٕنۍ یعنے کہِ اَگر اسۍ وٕچھو اَتھ منٛز روٚن اَسہِ زیادٕ ماز مَگر گۄڈٕ گۄڈٕ نہٕ کیٚنہہ گوڈٕ گوڈٕ اوس یِہوے دالَن ہُند اِستعمال گژھان زیادٕ تہٕ ییٚمہِ ساتہٕ بییٚہِ یہِ لاکڈَوُن گژھان اوس أسۍ ٲسۍ گژھان مان ژٕ کیاہ چھِ اتھ وَنان مارکٮ۪ٹ بہٕ اوسَن کَزٕن تُلان سۭتۍ گژھان ٲسۍ بایکہِ پٮ۪ٹھ ژوٗرِ ژوٗرِ ییٚمہِ ساتہٕ ڈیٖل ٲس آسان أسۍ ٲسۍ زٕ کِلوٗ ترٛےٚ کِلوٗ اۭں اکھ قسٕم دال تھاوان أنِتھ زٕ کِلوٗ ترٛےٚ کِلوٗ بیاکھ قسٕم دال تھاوان أنِتھ تہٕ تِمن ہُند اوس گژھان زیادٕ اِستعمال تہٕ تَمہِ پَتہٕ یِتھُے ووٚں مطلب لوٗکَن تور فِکری کرونا وایرَس کیاہ چھُ تَمہِ پَتہٕ ٲسۍ أسۍ پَتہٕ أسۍ باقٕے مازُک اِستعمال کران ٹھوٗلَن ہُند اِستعمال کران تہٕ مطلب یِم چیٖز ٲسۍ أسۍ اَتھ لاکڈونَس منٛز گرِ کُک کران یعنے کہِ یِم چیٖز ٲسۍ أسۍ گرِ رَنان سَبزی تہِ ٲسۍ رَنان مَگر یۄس اَسہِ گرِ ٲس نیران خاص کر یۄس مارکٮ۪ٹَس منٛز سَبزی زِ اٮ۪وٮ۪لٮ۪بٕل ٲسۍ آسان تَمیُک اِستعمال کوٚر نہٕ گرِ زیادٕ کیٚنہہ اَتھ لاکڈَونَس منٛز